اسلام علیکُم وعلیکُم سَلام جِناب ٹھیٖک چھِو حظ الحمدُاللہ تُہۍ چھِو حظ ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ اَلحَمدُاللہ شُکُر خۄدایَس کُن فَرمٲیِو حظ ٹھیٖک بِلکُل اَسہِ چھِ ہِیوٗنٛڈای شُوروٗمَس پٮ۪ٹھٕے بِلکُل تۄہہِ کِژھ کۄس ہِش گٲڑۍ چھو تۄہہِ تُلٕنۍ اچھا سِوِفٹ ڈِزایَرا سِوِفٹ ڈِزایَرا ٹھیٖک چھُ گٲڑۍ حظ بَنہِ کیٚنٛہہ چھُنہٕ تُہۍ کٔرۍ زیٚو کٲم تُہۍ یی زَیٚو یور شُوروٗمَس پٮ۪ٹھ ٹھیٖک چھا ییٚتہِ حظ دِیو تُہۍ نظر کۄس ماڈَل کَلر وغیرہ کیٛاہ چیٖز لٮ۪گنَو تۄہہِ تہٕ ؤنۍ زیٚو تُہۍ تہٕ بیٚیہِ وٕچھ زیو تُہۍ بَجٹ وَجَٹ کیٛاہ آسہِ تۄہہِ ٹھیٖک چھا تُہۍ تھٲیِزیٚو آٹٕچ سِوِفٹ وُچھَو أسۍ تُہۍ کَمہِ آیہِ تُلِو ٹاپ ماڈَل تُلہِ وا بیسِک ماڈَل تُلِہ وا چھا ٹاپ ماڈَل چھِ گژھان لگ بگ حظ ساڑ نَو لَچھ دہ لَچھ مٲنِو تُہۍ گژھِو سا تۄہہِ تیار بیٚیَس ماڈَل چھُ گژھان سادٕ ٲٹھ لَچھ ٲٹھ لَچھ تٕرٛہ ساس پٮ۪ٹھ چھُ شروٗع گژھان دہ لَچھ تامَتھ ٹھیٖک چھا ٹاپ ماڈَل گژھِو تۄہہِ لگ بگ دہ لَچھ رۄپیہِ تَیار اَتھ ٹھیٖک آ فایِنَانٕس تہِ چھُ اَتھ ایویلَیبٕل اگر تُہۍ ؤسِو فایِنَانٕس تھوٚن فایِنَانٕس تہِ روزِ مگر یہِ چھُ وَنۍ پانَس تانۍ تۄہہِ تِکیٛازِ فایِنَانٕسَس چھُو تۄہہِ پٮ۪وان پَتہٕ اِنٛٹرٛسٹ وِنٛٹرَسٹ تہِ زیادٕ بَرُن یوٗتاہ بیٚنٛک کَم روزِ تیوٗتاہ چھِ فٲیدٕ اۭں سُہ ہیٚکِو تُہۍ بیٚنٛکَس پٮ۪ٹھ تمن سۭتۍ تہِ کَتھ کٔرِتھ تِم کوٗتاہ دیٖنو تۄہہِ فایِنَانٕس اَتھ منٛز چھُنہٕ اَسہِ مَسلہٕ کٕہٕنۍ تہِ ٹھیٖک چھا وۅنۍ گوٚو تِم تہِ چھِنہٕ تِم تہِ دیٖنو تۄہہِ لگ بگ دیٖن تِم تۄہہِ ساڑ پانٛژھ لچھ کَم دیٖنو تِم فاینانس کیٚنٛہہ تِم دیٖن پانٛژھ لَچھ پیٹھ پٮ۪ٹھ تِکیٛازِ یُتھ کالَس تِمَن پَتہٕ کَیٚس پَکہِ تِژھ کالَس چھِ اِنٛٹَرٛسٹ آسان یِوان وَنۍ اگر کانٛہہ کَمٕے اَکھ زٕ لچھ چھُ تھاوان یہِ فایِنَانٕس تِمَن چھُ تَتھ ؤری کَھنٛڈ لگان ؤریَس منٛز چھِ تِمَن یِوَان اِنٛٹرٛسٹ تِم چھِ دَپان اَسہِ آو نہٕ فٲیدٕ یہِ لون دِیُن کِہیٖنۍ تہِ وَنۍ چھُ یہِ کَسٹَمَرَس تانۍ آسان تٔمِس کیٛاہ حِساب آسہِ پَنُن یہِ چھُ تۄہہِ تانۍ تۄہہِ کیٛاہ باسِیَوٕ اگر تۄہہِ باسِیَو أسۍ ہیٚکو نَقدَسٕے تُلِتھ تِتھَے کٲٹھۍ تُلۍتو فایِنَانٕس تھٲیِو فایِنَانٛسٕے تھٔیٖتَو اَسہِ چھُنہٕ کانٛہہ مَسلہٕ خٲلی کٔرۍ زیٚو تُہۍ کٲم تُہۍ ییٖزیٚو یور تُہۍ ؤنۍ زیٚو ماڈَل کیٛاہ چھُ تُلُن کَلَر کیٛاہ گژھِ آسُن ٹھیٖک چھا باقٕے چھُ آ بِلکُل أسۍ چھِ آسان ییٚتی شُوروٗمَس پٮ۪ٹھٕے ییٚمہِ ساتَن تہِ تُہۍ یِیِو یِنہٕ برونٛٹھ کٔرۍ زیٚو تُہۍ اَکہِ پھِرِ کال ٹھیٖک چھا گۄڈنٮ۪تھ چھِ نٔو گٲڑۍ چھِ دِوان گۄڈٕ مایِلَیٚج کَمٕے یٖتِس کالَس تھوڑا گٲڑۍ چھِ نیران لگ بگ دِیو تۄہہِ یہِ ژۄداہ کِلوٗمیٖٹر مایِلَیٚج تُرٛواہ تُرٛواہ مٔٲنِو تُہۍ دِیِو یِہ ترٛوواہ ژۄداہ دِیَو تۄہہِ مایِلَیج گۄڈٕنٮ۪تھ دِیہِ کَمٕے کَمٕے گۄڈٕ ہیٚکہِ یہِ ٲٹھے دِتھ ٹھیٖک چھا تِکیٛازِ یہِ چھُ بیٚیہِ پَتہٕ ییٖژاہ ہَیٚوِی گٲڑۍ آسہِ تِژھ حظ چھِ سۄ مایِلَیٚج تہِ دِوَان چھُنا یہِ چھُ گاڑِ ہِنٛدِس أنٛجَنَس پٮ۪ٹھ کیٛازِ یہِ چھِ ہَیٚوِی گٲڑۍ ہَیٚوِی گٲڑۍ چھِ دِوان مایِلَیج چَلاوٕنۍ کَمٕے چھُنا کیٚنٛہہ چھُنہٕ ویسے چھِ گٲڑۍ چھِ اَصٕل یہِ چھِ گٲڑۍ دٔڑ اگر تۄہہِ باسان چھُ یِہے سِوِفٹ ڈِزایَرا تُلُنۍ تُہۍ ییٖزیٚو تُہۍ ؤنۍ زیٚو کُس ہیٛوٗ کَلر کُس ہیوٗ ماڈَل چھُ تھاوُن بیٚیہِ اگر کیٚنٛہہ ماڈِفِکیشن تہِ آسن کرناوٕنۍ تِم تھٲزِیَو تُہۍ وٕنکٮ۪سٕے ؤنِتھ ڈِجٹَل سِکریٖن یا باقٕے چیٖز چھِ اَنٛدٕرٕ لاگَن اگر تِم تہِ تُہۍ ؤنِو تہٕ ٹھیٖک چھا بِلکُل کِہیٖنٛۍ تُہۍ ییٖزیٚو یوٚتنَس گۄڈٕ کَرو أسۍ یِہَے چیٖز تُہۍ وچھ زِیٚو گٲڑۍ کۄس تُلۍ ماڈَل کیٛاہ چھُ تُلُن تہٕ بیٚیہِ وُچھ زیو تُہۍ یہِ فایِنَانٛسُک کٔرِوا نقدٕی کٔرِوا کیٛاہ کٔرِو سُہ کَرو تہٕ ہُہ چھُ پَتہٕ لَکُٹ چیٖز سُہ چھُ لاسٹَس گژھان ہاں تِم چارجِز چھِ الگ گژھان تِم چھِنہٕ یِوَان اَتھ منٛز کینٛہہ ٹھیٖک چھا چلو تُہۍ ییٖزیٚو ہٲنٛڈاے شُوروٗم تہٕ کیٚنٛہہ چھُنہٕ پَرواے حظ چلو بِلکُل بِلکُل چلو شُکریہ